تۄہہِ وَنہو بہٕ ہِنٛدُستانچہِ پانٛژ رِیاستہٕ تِمن منٛز چھُ اَکھ جموں اینٛڈ کَشمیٖر یُس مے پسنٛد چھُ واریاہ دوٚیِم چھُ مٔدیاپَردیش ترٛییِم چھُ اُتَر پَردیش ژوٗرِم چھُ بِہار تہٕ پٲنٛژِم چھُ دٮ۪ہلی